ہٮ۪ل اَسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَہَن حظ اَصٕل پٲٹھۍ مےٚ حظ اوس گژھُن یور ڈَل لیک چھِ مےٚ گژھُن چار چِناری چھُ مےٚ گژھُن تھوڑا گاڑَن واڑَن مُغل گاڑَن حظ نہ نہ نہ بہٕ چھَس نہٕ لوکَل کیٚنہہ بہٕ چھَس ٹوٗرِشٹ تہٕ مےٚ ؤنۍ تَو تُہۍ کوٗتاہ ہٮ۪یُو کۄتَتھ تامَتھ کیٛاہ کیٛاہ ریٹ کٔریو تُہۍ گۄڈٕ گژھَو أسۍ اَپٲری حظ ڈَل لیک کِنی گژھَو أسۍ ہَن چار چِناری تامَتھ نِشاط گاڈن چھُ اَپٲرۍ چھُ شالمار یِوان بیٚیہِ آسنَو تۄہہِ تہِ اَپٲرۍ زیادٕ زیادٕ جایہِ پاے مےٚ تہِ چھِ تھوڑا بہت وُچھمُت تہٕ مےٚ ؤنۍ تَو تُہۍ ریٹ کیٛاہ ہٮ۪یُو تُہۍ فِلحال چھِ بہٕ کُنی زٔنی لیٚکِن مےٚ چھِ اَکھ فریٚنٛڈ پانَس سۭتۍ تہٕ تِم ما آسَن اَکھ یا زٕ نَفر مٲنۍ تَو تُہۍ

نہ بہٕ چھَس نا وَنان اَپٲرۍ مطلب بہٕ چھےٚ سَو تۄہہِ وَنان وٕمطلب اور نِشاط گژھَو دٮ۪ن شالیمار گژھَو یا ییٚمہِ سایڈٕ چھِ باٹِنِکَل گاڈَن یا یہِ سریٖنگرَسٕے منٛز چھِ مُغل گاڑَنٕز یِوان یا ییٚمہِ سایڈٕ

اچھا ٹھیٖک مگر تُہۍ چھُو تُہۍ چھُو نا مےٚ وَنان یہِ زٕ ساس رۄپیہِ یہِ چھِ زیادٕ دروٚگ گژھان چار چِناری نِشاط تامَتھ سُہ حظ چھِ ٹھیٖکَ ساس ساس ہٮ۪یُو تُہۍ ہر کُنہِ جایہِ مگر تھوڑا کٔریو اَتھ کیٚنہہ کَنٛسیشَن پہم وُچھ حظ اَسہِ اَگر دۄہ تہِ لَگہِ زٕ دۄہ تہِ لَگَن ترٛیٚن دۄہَن تہِ لَگَن اَسہِ أسۍ کَرَو وار وار وِزِٹ ہر کانٛہہ جاے مگر تُہۍ چھُو نا ریٹ وَنان زیادٕ پہم جیٚنوَن ریٹ وَن ؤنیُو تُہۍ اورٕ تہٕ أسۍ چھِ نہ حظ سُہ حظ گوٚو زیادٕ تُہۍ چھُو وَنان زٕ ساس ہور تامَتھ یہِ چھِ واریاہ زیادٕ دروٚگ گژھان اَتھ کٔریو تھوڑا بہت کَم سُہ چھِ ٹھیٖک بہٕ چھَس ؤنۍ وَنان اَگر تُہۍ تھوڑا لَم سَم سٕے منٛز کَرَو أسۍ وُچھٕو بیٚیہِ تہِ جایہِ کیٚنہہ تٔمۍ سۭتۍ کٔرِہُو تُہۍ تھوڑا اَتھ منٛز ریٹ کَم پہم تہٕ أسۍ بڑاوَو بیٚیہِ جایہِ سریٖنگَرَسٕے منٛز واریاہ چھِ ییٚمہِ سایڈٕ تہِ یِوان واریاہ ہوٹَل چھِ یِوان کُنہِ جایہِ یا بیٚیہِ تہِ گاڑَن چھِ ییٚتہِ چلو ٹھیٖک حظ چھِ أسۍ کَرٕوٕ تۄہہِ فون تیٚلہِ تٔمۍ وِزیٚن اَدٕ حظ چلو شُکریہ اَسلامُ علیکُم